واریاہ چھِ تِم چیٖز یِم مےٚ خۄش چھِ کَران یِم یعنے کہِ یِمو سۭتۍ مےٚ بَڑٕ سکوٗن چھُ مِلان میون سُہ دِل چھُ خۄش گژھان یِتھ کَنَتھ زِ أسۍ چھِ مُسلمان تہٕ مےٚ چھِ نماز پَرٕنۍ واریاہ اَصٕل لَگان مےٚ چھُ دِلی سکوٗن ملان تَمہِ سۭتۍ تمہِ سۭتۍ چھَس بہٕ دِٮ۪مٲگی فرٛٮ۪ش گژھان اِتھَے کٔنیتھ چھِ اَسہِ اَکھ پَنٕنۍ کِتاب آسان قُرآن آسان یُس پَرٮ۪تھ چھَس بہٕ واریاہ زیادٕ مےٚ چھِ سٲری غم زَن چھِ مےٚ ژَلان تہٕ یہِ چھِ مےٚ اَکھ سُہ چیٖز یُس مےٚ رِیلی یُس مےٚ دِلَس تام چھِ خۄش کَران امۍ باوجوٗد یِم باقٕے چیٖز چھِ مےٚ چھِ کھٮ۪ن چٮ۪نُک واریاہ زیادٕ شوق تہٕ کینٛہہ فُڈ اگر بہٕ کَرٕ آرڈَر مطلب یِم نیٚبرِم نیٚبرِم چیٖز چھِ آسان مےٚ چھُ اَمیُک واریاہ زیادٕ شوق کہِ بہٕ کھٮ۪مہٕ ہا ہَر کُنہِ کَنٹرٛی ہُنٛد ہَر کانٛہہ ڈِش تہٕ تِم ٹرٛاے کَرنَس منٛز تہِ چھِ مےٚ دِلی خوشی گژھان اَمہِ باوجوٗد گژھٕ ہا مےٚ واریاہ پونٛسہٕ آسٕنۍ تہٕ بہٕ گژھٕ ہا واریاہ خۄش ییٖتیاہ چھِ یہِ ژٕ میٲنۍ اوپیٖنِیَن کہِ بہٕ کَرٕ ہا واریاہ زیادٕ شاپِنگ تَمہِ سۭتۍ تہِ گژھٕ ہا بہٕ واریاہ زیادٕ خۄش تہٕ بیٚیہِ گژھان مےٚ اَتھ سۭتۍ واریاہ زیادٕ باغ واریاہو قٕسمٕکۍ یِمو سۭتۍ بہٕ واریاہ زیادٕ خۄش چھَس گژھان بیٚیہِ چھِ مےٚ اَکھ واریاہ اَصٕل چیٖز کہِ یِم یِم تہِ پوش چھِ فٕلاوَر تِم چھِ واریاہ زیادٕ پَسنٛد مےٚ تِہٕنٛز سٕمٮ۪ل چھِ مےٚ بِلکُل دِلَس تام واتان ییٚمہِ سۭتۍ بہٕ خۄش چھَس گژھان یِتھ کَنَن مےٚ واریاہ روز چھِ پَسنٛد مےٚ چھِ روز اَکھ فٕلاوَر یُس مےٚ پَسَنٛد چھِ تَتھ منٛز چھُ مےٚ ڈَبٕل ڈِلایٹ ایٚپرَل لَو تہٕ بیٚیہِ وایٹ روزِز یِم چھِ تٕم چھِ مےٚ واریاہ زیادٕ پَسنٛد تہٕ تِمو سۭتۍ چھَس بہٕ واریاہ زیادٕ خۄش گژھان